سکوٗلَس اَنٛدر یُس میون فیورِٹ سَبجیٚکٹ اوس سُہ اوس میتھ میٚتھ اوس مےٚ گوٚڈٕ پٮ۪ٹھٕے اَصٕل پٲٹھۍ تِگان مےٚ اوس باسان یہِ واریاہ ایٖزی تِکیازِ اَتھ منٛز اوس نہٕ پیٚوان کِہینۍ تہِ یاد تھاوُن کۄشچن آیو سِمجھ آیو روٗل کیاہ چھُ کرُن تہٕ أسۍ ٲسۍ ہیٚکان ایٖزیلی پَتہٕ سالو کٔرِتھ کانٛہہ تہِ پرابلِم یی زِ ہا پَتہٕ سۄ ٲسۍ آسان بِالکُل ایٖزی سانہِ خٲطرٕ تہٕ لِہاظا کٔرِتھ اوس مےٚ میتھ فیورِٹ تہٕ ساروی کھۄتہٕ مِشکِل سَبجیٚکٹ یُس مےٚ باسان اوس سُہ اوس باسان مےٚ ہسٹری تہٕ ہسٹری ٲسۍ آسان بٔڑ بٔڑ صفہٕ یادٕ کَرٕنۍ تہٕ لِہاظا کٔرِتھ اوس مےٚ یہِ باسان یہِ میمورایِز کَرُن واریاہ مُشکِل تہٕ اَگر أسۍ ہیپی میموری ونو اَکہِ لَٹہِ گٔیے اسہِ کٲم اکھ اَسہِ چھُ یِہوے ہسٹری چھِ اَسہِ بوزناوُن تہٕ بوٚڑ سوالہ اکھ چھُ تَتھ منٛز چھُ سُہ اوس رَیشین ریولوشن تہٕ سُے چھُ بوزناوُن یُس أسۍ سَرن ٲسۍ لٮ۪کھنٲومٕتۍ تتھ جواب سُہ اوس پویٚنٛٹن منٛز تَتھ ٲسۍ پویٚنٛٹ دہ باہہ تہٕ فی کانٛہہ پویٚنٛٹ اوس لگ بگ ترے ترے لَینہٕ ژورژور لینہٕ تہٕ اسہِ اوس نہٕ یاد کوٚرمُت کیٚنٛہہ لِہاظا کٔرِتھ پیٚوو اَسہِ کنہٕ پٔکڑی وَسُن أسۍ کرنٲوِکھ کنہٕ پٔکڑ تہٕ یُس سوٚن مونِٹر اوس تہٕ اَتہِ بَچوو سُے یوت ییٚلہِ تٔمۍ بوزناوُن لوگ سرن ییٚلہِ تٔمِس دوٚپ بوزناوسا یہِ کوشچن تہٕ تٔمۍ ہسا بوزنٲو یِمے گوڈٕنِکی ترے پویِنٹ

اَمہِ مٔزیٖد اوس نہٕ أمِس یادٕے مَگر یہِ بیہنوٚو سرن پَتھر کَن پٔکڑی دوران ٲسۍ اسہِ کاپی برونٛٹھ کَنے تہٕ کٲم گٔیے اسہِ اوس یِہوے کوشچن تھومُت کھوٗلِتھ تہٕ مےٚ سا یِتُھے بوٗز أمۍ بوزنٲو ترے پوٚیِنٛٹ مےٚ اوس اکھ زٕ پوٚیِنٛٹ ٲسۍ مےٚ یادٕے تہٕ تریم پوٚیِنٛٹ تہِ کوٚر مےٚ أتھٕے یادٕ کَنہٕ پٔکڑی دورانے تہٕ مےٚ دوٚپ سرس مےٚ تہِ چھُ یاد یِم ترے پوٚینٛٹ چھِ مےٚ تہِ یاد تہٕ مےٚ تہِ ہسا بوزنٲو یِم ترے پوٚینٛٹ بہٕ تہِ ہسا گوٚوس پَتہٕ ییٚلہٕ باقین سٹوٗڈنٛٹن ہسا پیوٚو مار تہٕ یہِ